بہٕ ٲسٕس بٔہمہِ کَلاسَس پَران ییٚمہِ وِزِ مےٚ رَنُن کَرُن سِٹاٹ کوٚر مےٚ ٲس نہٕ رَنٛنٕچ کَرنٕچ کانٛہہ تہِ اِنفارمیشَن مگر مےٚ ٲس نہٕ ماجہٕ صحت ٹھیٖک کِہیٖنۍ اَمہِ موٗجوٗب پیوٚو مےٚ بٔہمہِ منٛزٕے رَنُن کَرُن سِٹاٹ کَرُن تہٕ تَمہِ وِزِ ٲس نہٕ مےٚ پَتَہ کِتھ کٔنۍ کیٛاہ چھُ کَرُن کیٛاہ چھُ کِتھ کٔنۍ چھُ پَکُن کیٛاہ چھُ کَرُن مگر حالات چھِ ہیٚچھناوان اِنسانَس پانَے کیٛاہ چھُ کَرُن کیٛاہ نہٕ چھُ کَرُن صحت اوس نہٕ میٛانہِ ماجہٕ ٹھیٖک تَمہِ موٗجوٗب پے مےٚ یہِ رٮ۪سپانسٕبٕلٹی پانَے نِنۍ تہٕ مےٚ کوٚر تَمی پٮ۪ٹھٕ تَمی وَقتہٕ پٮ۪ٹھٕ سِٹاٹ رَنُن کَرُن گۄڈٕ گۄڈٕ آے مےٚ واریاہ مُشکِلات رَنٛنَس کَرنَس منٛز مےٚ ٲس نہٕ کانٛہہ تہِ خبر کہِ کِتھ کٔنۍ چھُ کَرُن کیٛاہ چھُ کَرُن مگر وارٕ وارٕ وارٕ وارٕ ہیوٚچھ مےٚ کَرُن تہٕ لوگُم رَنُن آز گٔے وۄنۍ ییٖتیٛاہ ؤری بہٕ چھَس وۄنۍ رَنان اَصٕل پٲٹھۍ وٕنۍکٮ۪نَس چھُنہٕ مےٚ تیوٗت ٹایم لَگان رَنٛنَس کَرنَس کِہیٖنۍ بیٚیہِ چھَس آسٲنی سان ہٮ۪کان رٔنِتھ کٔرِتھ کانٛہہ تہِ کھٮ۪ن چٮ۪ن مےٚ چھُ رَنُن کَرُن وٕنۍکٮ۪نَس ساروی کھۄتہٕ پَسنٛدیٖدٕ کٲم تہٕ یہِ چھَس بہٕ کَران پَنٛنہِ خوشی سان اَتھ خٲطرٕ چھَس بہٕ کانٛہہ تہِ وقت مُقرر کَرٕ وۄتھٕ تہٕ رَنہٕ رنٛنَس کَرنَس منٛز چھَنہٕ مےٚ کانٛہہ تہِ دِقت یِوان وٕنۍکٮ۪نَس یۄسٕے ڈِش خۄش چھُم گَژھان سۄ چھَس بَناوان پانَے چھَس وۄتھان تہٕ بَناوان چھَس مےٚ چھَنہٕ کٲنٛسہِ ہِنٛدِ ونٛنٕچ ضٔروٗرت پٮ۪وان کہِ ژٕ کَر ہۄ کٲم ژٕ رَن یا ژٕ مہٕ رَن بہٕ چھَس وۄتھان تہٕ کَران چھَس یوٗٹیوٗب پٮ۪ٹھ تہِ یۄس ڈِش خۄش چھَم گَژھان یُس دِل چھُم یَژھان کہِ یہِ چیٖز بَناوہا بہٕ چھَس بَناوان تہٕ شُکُر خۄدایَس کُن کہِ یہِ تہِ بہٕ بَناوان چھَس سُہ چھُ مےٚ ٹھیٖک اَصٕل پٲٹھۍ بَنان تَتھ منٛز چھَنہٕ مےٚ کانٛہہ تہِ پرٛابلِم گژھان تہٕ شُکُر خۄدایَس کُن یِم چیٖز چھِ اَسہِ گَرِ آسان اٮ۪وٮ۪لیبٕل تہٕ بہٕ چھَس کانٛہہ تہِ چیٖز ہٮ۪کان آسٲنی سان بَنٲیِتھ ہا بہٕ چھَس بَناوان پانَے کانٛہہ تہِ چیٖز مگر کھٮ۪وان چھَس نہٕ تِتھ کٔنۍ کِہیٖنۍ باقٕے چھےٚ سَکھ کھیٛاناوان اَصٕل پٲٹھۍ چہِ رَنُن کَرُن چھِ مےٚ گۄڈٕنِچ پِرٛیارِٹی زِندگی منٛز روٗزمٕژ